ہیٚلو اسلام وعلیکُم اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ اہن حظ سٲری ٹھیٖک تُہۍ چھِوا سٲری ٹھیٖک اہن حظ ٹھیٖک تُہۍ چھُوا حظ بٹ نَرسری پیٚٹھ ٲں مےٚ اوس یہِ گرِ اہن حظ مےٚ اوس یہِ گرِ اکھ باغہٕ ٹُکرٕ بناوُن مےٚ دوٚپ تۅہہِ نِش کیٛاہ ویرَیٹی چھِ اہن حظ ٲں یِمو منٛز کۄس چھِ مطلب اصٕل وۅنۍ یُس اَز چَلان چھِ زیادٕ پَہم اہن حظ اٍں یہِ کۭتِس گزھان یہِ کِرٛمزن کُل اچھا ٹھیٖک یہِ کُلوٗ کُل کۭتِس گژھان اچھا ٹھیٖک دَپ یہِ چھُ یِہےَ شیٹھ ٲں کِرٛمزن دَپ کِرٛمزن چھُ چلان وۅنۍ اَز زیادے نا اَدٕ تیٛلہِ اوس مےٚ ایٚرادٕ یوٚہے نِمہٕ ہا مگر اتھ کٔرِو تھوڑا کیٚنٛہہ کَنسیٚشن وَنسیٚشن وۅنۍ اہن حظ ٹھیٖک آ آن لایِن پیٚمیٚنٛٹ چھا کَرٕنۍ کِنۍ وۅنۍ اوٗرۍ یِمو تیٚلہِ یِتھَے پٲٹھۍ دِمو آہن حظ ؤلِو مےٚ اوس یہِ ہمساے تہِ ونان ژےٚ دِمہوے أسۍ دۅنوَے پگاہ گاڑِ منٛز تہٕ پَتہٕ دِمہو تۄہہِ أتۍنٕے یہِ تۄہہِ پتہٕ باسوٕ نا اہن حظ اہن حظ ٹھیٖک ٲں مےٚ ٲسۍ یہِ باغہٕ ترٛکس لگ بگ لگن یِمے زٕ ہتھ کُلۍ نا ٲں ہمسایَس تہِ ٲسۍ نِنۍ یِمے تِمن چھُ سانہٕ کھۄتہٕ بوٚڈٕے پَہم باغ تِمن لَگن یِمے زٕ ہتھ ترٛےٚ ہتھ کُلۍ لگ بگ تھٲوِو تُہۍ پانٛژھ ہتھ کُلۍ ٲں ولہٕ وۅنۍ دَپہٕ بہٕ تیٚلہِ تِمن تہِ ژَتجی کِنہٕ اَمہِ بۄن تہِ گَژھیٚس کیٚنٛہہ ٲں اچھا ٹھیٖک وَلہٕ وۅنۍ وُچھو پَتہٕ تٔتۍنٕے ییٚلہِ بُتھٕ کٮ۪ن تہٕ پتہٕ وُچھو نا ٲں دَپ کِرٛمزنٕے چھُ اصٕل ٲں یہِ بوٗز اَسہِ تُہٕنٛزِ نَرسٔری ہٕنٛز واریاہ تعٲریٖف تہٕ اَمی موٗجوٗب کَریاو اَسہِ وۅنۍ فون تۄہہِ اوسوٕ اتھ نمبر دیُتمُت اہن حظ تُلِو وۅنۍ نِمو تیٚلہِ ٲسۍ پگاہ ٹھیٖک چھا اَدٕ حظ تُلِو بِہِو خۄدایس حوال